وعلیکُم سلام تُہُۍ چھِو حٕظ آسِیا لایبریرِیَن

مےٚ حظ ٲس یہِ بُک وٕچھِنۍ ایکچُلی بہٕ ٲسٕس نہ یِوان اور لایبریٚری پٮ۪ٹھ کیٚنٛہہ تہٕ بہٕ ٲسٕس نوٕے یِم حظ یَتھ سِٹی منٛز مےٚ ٲس یہِ بُک وٕچھِنۍ یِم مَطلَب اِنٛڈیا میٖنٕز فِرٛیٖڈَم اَگریٚرِیَن ہِسٹری اَنٛڈَر موٚغَلٕز بییہِ حظ ٲس مےٚ وٕچھِنۍ باقی بُک تہٕ نِم بییہِ حظ چھ مےٚ وٕچھِنۍ دَ ڈایری آف اَ یَنٛگ گٲل تُہُۍ وٕنِو مےٚ یِم چھِ حظ تۄہہِ اَویلبٕل وٕنۍ کٮ۪ننَس چھِ حظ تۄہہِ ایویلِبٕل مَطلَب بہٕ ہیکہ حظ صُحبس یِتھ اگر یِم ایویلِبٕل چھِ ٹھیٖک حظ چھُ بیاکھ چھِ نہٕ حظ اَیویلِبٕل اِنٛڈیا میٖنٕز فِرٛیٖڈَم چھِ حظ ایویلٕبٕل ٹھیٖک گوو سُہ کۭتِس کالَس منٛز حظ آسہِ مَطلَب تُہۍ ہیکوا حظ سُہ أنِتھ آڈَر کَرنٲیِتھ یا بییہِ کینٛہہ ٹھیٖک حظ چھُ اگر بہٕ ہُم بُک نِمہٕ بہٕ کۭتِس ٹایِمَس منٛز ہیکہٕ تِم نِتھٕ

مےٚ حظ چھنہٕ تُہُنٛز یِوان صافے تھوڑا تُہی اچھا پینَلٹی کۭژا حظ چھِ اگر مےٚ عَلاو لَگہِ ٹایِم ٹھیٖک حظ چھُ تیٚلہِ صُبَس کٕژِ بَجہِ لایبریری چھِ کھُلان نَو بَجے ٹھیٖک حظ چھُ بہٕ ہیکہٕ حظ مَطلَب مےٚ گَژھِ تھوڑا لیٹ بہٕ ہیکہٕ حظ بَہہ تام ایِتھ بَہہ اَکھ تام ٹھیٖک حظ چھُ تہٕ لایبریری منٛز چھِ حظ کانٛہہ مَطلَب یُس یہِ کانٛہہ روٗل چھَ حظ مَطلب یُس نہٕ ایلاوڈ آسہِ کِہِنۍ کانٛہہ تہِ چیٖز ٹھیٖک حظ مےٚ چھِ حظ ریجِسٹرٛیشن کَرٕنۍ اَتھ خٲطرٕ ٹھیٖک حظ چھُ اَد کیاہ ٹھیٖک تیٚلہِ حظ یِم بہٕ بَہہِ بَجہِ بٲغۍ السلامُ علیکُم